اگر أزِس ژوٗنٛٹھۍ کُلیٚن ہٕنٛز کتھ کرو اگر أزِس ژوٗنٛٹھۍ کُلۍ چھِ لاگان پتے چھ یُس تم سونتَس مَنٛز یُس تم لاگان پتے چھِ أسۍ تِمَن واتان اصل پٲٹھۍ پتے چھِ تِم تمن ہے چھِ سونتس تمنے چھِ پتہ ریٚتہ کالہِ نیران تِم پنہ ؤتھٕر پنہ ؤتھٕر ییٚلہِ تمن نیران چھِ پتے چھِ تمن اکہ دۄیہِ وٕہٕر چھِ تم مال دِوان بیٚیہِ چھِ أسۍ سونتَس مَنٛز بیول وَوان أکیاہ دانہِ بیول حظ چھِ أسۍ تھٔج نٲرۍ چھِ أسۍ شیران پتہٕ چھِ أسۍ بیول وَوان پَتہٕ چھِ أسۍ سُہ تھل حظ چھِ پتہٕ مے جوٗن جُلیَس مَنٛز ییژاہ ییژاہ وٕشنٲر حظ چھ گَژھان تیوتاہ تیوتاہ حظ چھ سُہ تھل زیٖٹھ گَژھان بیٚیہِ حظ چھ یس یہ پتے چھ یُس یہ تھل لاگان ڈورنۍ منز پتے چھ کہ پتے چھ تتھ اِتھے کنۍ زیٖٹھ زیٖٹھ حظ ییٚلہِ گَژھان چھِ پتے چھِ پیٚوان تتھ نیٚندٕ کرنہٕ پتے چھ اتھے کنۍ یہِ لوٚنن یہِ پیٚوان ہردَس مَنٛز پتے چھِ تتھ دانہ وانہ چھوٚمبان تہٕ بیٚیہِ حظ چھ سونتَس مَنز حظ چھ أسۍ یہ اگر حظ سونتہ سونتچ کتھ کرو سونتَس مَنٛز چھ سٲرسے یتھ سبزار پھیران ہَہ أسۍ حظ چھ ہر کانٛہہ بیچل سونتَس مَنٛز وَوان سونتَس منزے چھِ اَسہِ سونت سونت حظ چھُ سانہ خٲطرٕ بہتر آسان زمیٖندارن ہٕنٛد خٲطرٕ أسۍ حظ چھِ سونتَس مَنٛز ہر کانٛہہ فصل وَوان اگر حظ أسۍ کرو پَننہِ وارِ ہٕنٛز کتھ أسۍ حظ چھِ گَرٕ وَوان ٹَماٹر بیول رُوانٛگَن بیول أسۍ حظ چھِ وَوان مَژروانٛگن بیول أسۍ حظ چھِ وَوان وانٛگَن بیول أسۍ حظ چھِ أسۍ حظ چھِ لاگان اَلہٕ کُلۍ اَلہٕ کُلۍ بٲلۍ حظ چھِ أسۍ تراوان أسۍ حظ چھِ تراوان لٲر بیٲلۍ أسۍ حظ چھِ تراوان خَربٔز بیٲلۍ تہ حظ چھِ أسۍ تراوان أسۍ حظ چھِ وَوان موٚنجہ بیول تہ أسۍ حظ چھِ وَوان ہاکہٕ بیول تہِ أسۍ حظ چھِ وَوان ہر کانٛہہ بیول سونتَس مَنٛز پتے چھُ سُہ یوتاہ یوتاہ حظ گرم کَرٕ تھوڑا وٕشنٲر وٕشنٲر پھیرٕ تیوتاہ تیوتاہ حظ چھُ سُہ تہِ پَتہٕ پھیران پتہٕ حظ چھِ اَسہِ پیٚوان وٲتراوٕنۍ مَژروانٛگن حظ چھِ پیٚوان وٲتراوٕنۍ پتہٕ حظ چھِ مَژروانٛگن تہ واتان اوٚکتوٗمبَرَس تانٛۍ توٚتتام حظ چھِ پیٚوان مَژروانٛگن اَسہِ حظ چھِ پیٚوان مَژروانٛگنَن واریاہ زیاد محنت کَرٕن مَژروانٛگنَن حظ چھ پیٚوان سگ دیُن مَژروانٛگن حظ چھُ پیٚوان کھاد لَگاین مَژروانٛگنَن حظ چھ پیٚوان پٲشۍ لگاون وۄنۍ حظ ؤنِو تُہۍ تُہۍ کتہٕ چھو یہِ پٲشۍ انان یُس حظ سٲنٛۍ گُپَن چھِ آسان سٲنٛۍ گُپَن حظ چھِ گاسہٕ واسہٕ کھیٚوان پتہٕ حظ چھِ تم گُہہ کران پتہٕ حظ چھِ أسۍ تمن سُہ گُہہ حظ چھِ وارِ چھَکان تمے سۭتۍ حظ چھِ یِم اصل گَژھان تٔتُے حظ چھِ أسۍ ونان پٲشۍ بیٚیہِ حظ یُس حظ سٲنٛۍ وٲرۍ چھِ یہِ حظ چھِ گَژھان امے سۭتۍ طاقتوَر ییٚلہِ حظ أسۍ اتھ گُہہ چھِ لَگاوان اَسہِ حظ چھِ گَرٕ آسان کۄکر تہٕ کٲشٕر کۄکر مَریٚن مَنٛز موٚر حظ چھ وَنان یتھ مَنٛز تم روزان چھِ پتہٕ حظ چھِ أسۍ تمن مَریٚن پتہ حظ چھِ أسۍ تِمَن مَریٚن أکیاہ صَفٲیی کران تمن مَنٛز حظ چھِ تِم ریٚکہٕ نیران پتہٕ حظ چھِ أسۍ تِم تہ تراوان وارِ تمے سۭتۍ حظ چھِ سٲنٛۍ وٲرۍ اصل گَژھان طاقتور گَژھان یا اَلہ کُلیٚن ہٕنٛز کتھ کرو تمن حظ چھ اَصہِ پیٚوان واریاہ زیاد واتُن کیاز الہٕ کُل حظ چھُ واریاہ زیادٕ ٲویُل آسان اگر حظ اگر حظ اَلہٕ کُل کھَسہٕ پتہٕ حظ لَگہٕ یتھ اَلہٕ تھوڑا بہت چیٖر تم یُس حظ سۄ ال چھِ آسان سۄ حظ چھِ خراب گَژھان بیٚیہِ حظ اگر حظ اکیاہ اگر مَژروانٛگن کُلۍ مَژروانٛگن کُلِس حظ چھ پیٚوان واریاہواتُن مَژروانٛگن کُلِس حظ گَژھِ زیادٕ تَژَر آسُن نہ حظ گَژھِ اَسہِ زیاد آسُن نہ حظ گَژھِ تتھ زیاد آب گَژھُن تیٚلہِ حظ چھُ تتھ واریاہ نۄقصان اَسہِ گَژھان اگر حظ وانٛگَن کُلۍ وانٛگَن کُلۍ تہ حظ چھِ اِتھے کنۍ آسان وَنۍ حظ پکو أسۍ برونٛہہ کُن ریٚتکٲلِس کُن ییٚلہِ اَسہِ ٹیٚمپیٚچر چھُ زیاد آسان ٹیٚمپیثرس مَنٛز تہِ حظ چھ اَسہِ واریاہ زیاد ییٚتہِ حظ چھُ ڈِسٹرک بانڈی پورہَس مَنٛز واریاہ زیاد ٹیٚمپیچر تہِ گَژھان تھٔٹی پلس ترٕہ پلس چھ گَژھان ییٚتہِ ٹیٚمپیچر روٗد تہ حظ چھُ ییٚتہ اگر نہ حظ روٗد پے وَکھتَس پیٚٹھ کِہیٖنۍ تیٚلہِ حظ چھُ پرابلم گَژھان اگر روٗد اگر روٗد پے غٲر وَکھتہٕ تیٚلہِ حظ چھُ اَسہِ گَژھان واریاہ زیادٕ نۄقصان خاص کر اگر حظ روٗد زیادٕ پے تیٚلہِ حظ چھُ اَسہِ ییٚتہِ واریاہ زیاد آب کھَسان تہٕ اَسہِ حظ چھُ واریاہ زیادٕ نۄقصان گَژھان اَسہِ حظ چھُ ییٚتہِ مَکانن تہِ آب کھَسان اَسہِ حظ چھ ییٚتہِ رین فال رین مَطلَب روٗد حظ اسہِ حظ چھ ییٚتہِ واریٚن تہ پَتہٕ نۄقصان گَژھان زیاد تہ نہ حظ گَژھِ نہٕ روٗد پیوٚن کِہیٖنۍ تہ نہٕ ییٚتہِ حظ چھُ اصل موسم اصل موسم آسان مگر اگر حظ وۄنۍ گَژھان چھُ کُنہ ساتہٕ روٗد چھ زیاد پیٚوان یا تاپھ چھ اَسہِ زیادٕ کران تاپس چھ زیاد تَژَر آسان تیٚلہِ حظ چھ اَسہِ واریاہ زیادٕ پرابلم گَژھان ڈِسٹرک بانڈی پورہَس مَنٛز یا ہارش سَمَر حظ چھُ آسان یا واریاہ زیاد تَژَر حظ چھ آسان نُن نُن تیٚلہِ حظ چھُ اَسہِ واریاہ زیاد نۄقصان گَژھان واریٚن فٕلَڈ تہ حظ چھ ییٚتہِ یِوان مَنٛز مَنٛز فلڈ تھراٹس ییٚتہ حظ چھ واریاہ زیادٕ اَسہِ خَطرات بانڈی ڈِسٹرک بانڈی پورہَس حظ أکیاہ ییٚمکۍ حظ سہلاب یِنُک پتہٕ حظ واتو أسۍ ہردَس کُن ہردَس مَنٛز حظ چھُ یُس ہرد حظ چھُ سون سُہ تتھ حظ چھِ أسۍ وَنان سون خَزانہ آسان اَسہِ حظ چھ پیٚوان ہردَس مَنٛز دانہ لوٚنُن دانہ چھوٚمُن وَٹُن گَنٛڈُن پَتہٕ حظ چھِ سے دانہ أسۍ تاپَس تراوان تتھ حظ چھُ توٚمُل نیران بیٚیہِ حظ چھ تتھ سُہ کُم نیران مِشیٖن پیٚٹھ پیٚوان نیُن تتھ حظ چھُ پیٚوان گۄڈٕ تاپھ دیُن پَتہٕ پیفوان مِشیٖن پیٚٹھ نیُن پتہٕ پیٚوان تتہِ سُہ مُنُن پتہٕ حظ چھُ تتھ نیران کُم بیٚیہِ حظ نیران توٚمُل پتہٕ حظ چھُ سُہ توٚمُل أسۍ اِنسان کھیٚوان کٲشُر توٚمُل یُس حظ تتھ کُم چھُ نیران سُہ حظ چھ پیٚوان اَسہِ چارواین تراوُن چارواین دیُن تتھ حظ چھ چارواین حظ چھ سُہ دِوان رَلٲوِتھ صُبحٲے تہٕ بیٚیہِ شامَن تتھ حظ چھ پیٚوان آب تراوُن بیٚیہِ بیٚیہِ پیٚوان مُلۍ اَنُن کوٚش پتہٕ حظ چھ پیٚوان سُہ کٕنک کوٚش چھُ آسان پتہٕ حظ چھُ پیٚوان سے دیُن گُپنن صُبحٲے تہٕ شامَن بیٚیہِ حظ اگر أسۍ تیٚمچ کتھ کرو یُس بیٚیہِ حظ یُس تتھ گاسہٕ چھُ نیران تتھ حظ چھ أسۍ وَنان دان گاسہٕ سُہ تہ حظ چھُ پتہٕ پیٚوان اَسہِ گُپنن تراوُن سُہ حظ چھُ اَسہِ ہردَس مَنٛز گَژھان یہِ وۄنۍ اگر أسۍ کتھ کرو وَندٕچ وندَس مَنٛز حظ چھِ اَسہِ واریاہ زیادٕ پرابلم گَژھان ییٚتہِ حظ چھ واریاہ زیاد تۭر آسان واریاہ زیادٕ تۭر وَندَس مَنٛز حظ چھ نہٕ اَسہِ پیٚوان واریاہ زیادٕ نیرُن کِہیٖنۍ تہ نہٕ یُس حظ سون یُس حظ وَندٕ چھ آسان یُس حظ سون بانڈی پورہ ییٚتہ تہِ چھ واریاہ زیادٕ یہِ شیٖن پیٚوان ییٚتہِ حظ چھ اَسہِ واریاہ زیادٕ شیٖن پیٚوان بالٲیی عَلاقَن تہٕ اَتہٕ حظ چھِ واریاہ زیادٕ تۭر آسان پتہٕ حظ چھ تۭرٕ مَنٛز پیٚوان اسہِ نیٚبر نیرُن اسہ حظ چھ پیٚوان أندرٕ کنے بِہُن اَسہِ حظ چھ اَسہِ حظ چھ پیٚوان زیاد أندرٕ کنے بِہُن کانٛگر تَپٕن یہے وٕشنیٲرۍ تھاوُن پَننِس پانَس یُس حظ گَرٕ نیٚبر نیرِ تٔمس حظ چھِ پتہٕ پرابلم گَژھان تمس حظ چھُ شُہہ گَژھان کھوٚرَن

اے مےٚ نہ حظ وچھ نہٕ کٕہٕنۍ تہ نہ چینٛج پَننہِ لایفہِ مَنٛذ یتھ ویٚدرَس مُتعلِق نہ یتھ آسان اوس تیُتھے حظ چھُ ہمیش آسان یتھ حظ چھن مَنٛز مَنٛز حظ چھ یِوان چینٛج تۭژاہ تہ نہٕ حظ کِہیٖنۍ کِہیٖنۍ چھِ نہٕ حظ یِوان ییٚکیاہ اگر چِلے کَلانچ کتھ کرو چلے کلان چھ اکھ آسان تتھ مَنٛز چھِ واریاہ زیاد سردی آسان چھ واریاہ زیادٕ ٹیٚمپیچر لو گَژھان اَسہِ ٹیٚمپیچر حظ چھُ واریاہ زیادٕ لو گَژھان تتھ مَنٛز چھ نہٕ اصَہِ پیٚوان زیاد اورٕ یورٕ نیرُن کِہیٖنۍ تہٕ تتھ مَنٛز چھُ واریاہ زیادٕ تُل کَتُر لَگان اگر شیٖن چھُ نہ حظ پیٚوان تہٕ تتھ اگر تتھ مَنٛز پے نہ شیٖن تتھ مَنٛز حظ چھُ نہ پتہٕ شیٖن وسان سہل سہل تھوٚد کِہیٖنۍ تہِ نہٕ سُہ حظ چھ لٔگِتھ گَژھان پتہٕ حظ چھ تتھ تُل کَتُر لَگان تہٕ مےٚ نہ حظ چھُ نہٕ وُچھمُت لکچار پیٚٹھ ونیُکھ تام کٕہٕنۍ تہ نہ چینٛج چِلے کَلانَس مَنٛز وٕنیُکۍ تانیٚتھ أکیاہ یُس حظ مَطلَب سٲنٛۍ لَکٕٹ شُرۍ چھِ تمن حظ چھ اَسہِ پیٚوان تھاون چلے کَلانَس مَنٛز أندرٕ کَنیٚتھ کیازکہِ امس امہ سۭتۍ حظ چھ واریاہ زیادٕ خَطرات آسان بیٚمار گَژھنٕکۍ تہ یا یِم حظ سٲنٛۍ بُزرگ چھِ آسان گَرَن مَنٛز تمن تہ حظ چھِ آسن واریاہ زیادٕ خطرات امہ چِلے کلان سۭتۍ تِم تہٕ حظ چھِ اَسہِ پیٚوان وَندَس تھاوٕن إندرٕ کنہ کیازکہِ یِمن حظ چھِ حَرکت تہ ہیٚکان گٔژھِتھ بیٚیہِ حظ چھِ پیٚوان وَندَس مَنٛز واریاہ زیادٕ پَلو لاگنۍ بیٚیہِ حظ چھ یہِ کانٛگر تپان بیٚیہِ حظ چھِ آسان گَرَن مَنٛز روٗم ہیٖٹر کم تام تتہ چھ پیٚوان لَگاوٕنۍ یا برونٛہہ حظ چھِ ٲسمتۍ کھراو لاگان آز حظ چھِ آمتۍ نٔیی رَبڈو شوٗز آز حظ چھِ پیٚوان شوٗز لَگاوٕنۍ وۄنۍ گوٚو یہ تھوڑا بہت حظ آے تھورا چینٛج مگر چلے کَلانَس مَنٛز برونٛہہ حظ چھ واریاہ زیادٕ ییٚلہِ حظ بہٕ لَکٕٹ ٲسٕس تمن دۄہن حظ اوس واریاہ زیادٕ شیٖن پیٚوان یوتاہ یوتاہ بہٕ بٔڑ چھُس نہ حظ گَژھان تیوتاہ حظ چھُ نہ شیٖن پیٚوان کِہیٖنۍ تہِ نہٕ آز حظ چھُ کمی کمی شیٖن پیٚوان گوٚو تھورا بہت حظ چھِ چینٛج آمٕژ ویٚدرَس مَنٛز تہ واریاہ زیادٕ مَطلَب چلے کلانَس مَنٛز حظ وِنٹرس مَنٛز مگر آز حظ چھِ زیاد تۭر آسان برونٛہہ حظ چھِ نہ یوتاہ ژالان کِہیٖنۍ تہٕ نہٕ یوتاہ یوتاہ نٔو نٔو ٹیٚکنالجی چھ نہ حظ یِوان ترقی چھِ کران تیٖژاہ تیٖژاہ حظ چھ اَسہِ یورٕ واریاہ زیادٕ پرابلم تہ گَژھان برونٛہہ حظ چھِ ٲسۍ مٕتۍ وندس مَنٛز ٲسمتۍ کھیٚوان کیاہ تھانۍ ٲسمتۍ اِتھے کنی مےٚ حظ چھُ بوٗزمُت پننہ نانہ بٕڑ بَبَس نِش تہ برونٛہہ چھِ ٲسمتۍ کھیٚوان أسۍ یہِ تِم چھِ ٲسمتۍ کھیٚوان کیاہ تھانٛۍ وندس مَنٛز ٲسمتۍ کھیٚوان کیاہ تھانٛۍ چیٖز ویٖز تمو سۭتۍ حظ چھِ تِم ٲسمتۍ گرم روزان تمو سۭتۍ حظ چھَ نہٕ تمن ٲسمٕژ باسان سردی وردی کِہیٖنۍ تہٕ نہٕ بیفیہِ حظ چھِ برونٛہہ ٲسمتۍ وندس مَنٛز زالان دامبرس ہیٚر أسۍ حظ چھِ آز تہِ زالان وۄنۍ گوٚو أڑ چھِ نہٕ زالان کِہیٖنۍ تہٕ آز چھِ نٔو نٔو آمت یتھ ٹیٚکنالجی توے أسۍ حظ چھِ ونتہٕ زالان سانی گَرٕ تہٕ ییٖژاہ ییٖژاہ ٹیٚکنالجی چھ نہ حظ یِوان تۭژاہ تۭژاہ چھ پرابلم گَژھان اَسہِ تہ یور حظ برونٛہہ چھِ ٲسمتۍ ییٚلہِ حظ ٲسمٕتۍ چھُ آسان ہَرُد پتہٕ چھِ ٲسمتۍ ہردَس مَنٛز ٲسمتۍ تمام گَرٕ وٲلۍ نیران تہٕ ٲسمتۍ چھِ ٲسمتۍ اکھ أکِس پَلزنہ گَژھان اکھ أکِس چھِ ٲسمتۍ پَلزٕن گَژھان ہہُ کَرٕ جلدی أسۍ تہٕ موٚقلاوو اکھ أکِس ٲسمتۍ پَلزٕنہ گَژھان کیازکہِ سٲلِم گٔژھ وَٹٕنۍ آز حظ چھِ لُکھ بیٚیہِ بَدَل آیہِ بَنیامتۍ آز حظ چھِ وچھ حظ مےٚ حظ چھِ آسان زمیٖندٲری بہٕ حظ چھَس کران پنن پانے تٕہ موٚقلاوان بہٕ چھ آز چھے نہٕ برونٛہہ چھِ ٲسمتۍ ہر کانٛہہ اکھ اکھ أکۍ سُنٛد سونٛچان آز حظ چھے نہٕ اکھ أکۍ سُنٛد سونٛچان تِم احساسات حظ موٚقلے تِم حظ ٲسۍ پرانیٚن بُزرگَن مَنٛز اگر أسۍ ونکیٚنَس تہٕ وٕچھو نہ یِم پرٲنٛۍ لُکھ چھِ نہ حظ ییٚتہ اَسہِ ونکیٚنَس موٗجوٗد تِمَن حظ چھِ وٕنتہٕ تم کالٹی تمن حظ چھِ تمن مَنٛز حظ چھِ ونتہٕ تِم خٲصیت موجود آسان اگر حظ بہٕ کَرٕ پَنن کتھ اِتھے کنۍ حظ چھِ أسۍ تہِ زمیٖندٲری وَسان پَتہٕ حظ چھِ أسۍ وَنان نہ أسۍ گٔژھ موٚقلاون برونٛہہ ہُم کیاز موٚقلاوَن برونٛہہ ہے پَتہٕ لٲگۍ نَس روٗد اگر پَتہٕ خَراب تہِ گَژھِ واریاہ زیاد چینٛجس حظ آیہ اکھ آیہ ویٚدرَس مَنٛز تِژھ ییٖژاہ ٹیٚکنالجی مَنٛز آیہِ نہ چینٛجس تِتھے کنۍ چھِ یِوان ویٚدرَس وار وار چینٛج مَطلَب یتھ یِتھکنۍ لُکھ چھِ نہ حظ بدلان اِتھے کنے چھ ویٚدر تہ وار وار بدلان برونٛہہ حظ ٲسۍ أسۍ پانے کران زمیٖندٲری أسۍ حظ روزے أر دٔر روزے وَندَس مَنز اَسہِ حظ اوس نہ کٕہٕنۍ تہِ نہٕ پرابلم گَژھان آز حظ اگر أسۍ وٕچھو ہر کُنہ گَرَس مَنٛز چھُ اکھ اکھ بیٚمار یہِ چھُ امے سۭتیٚن برونٛہہ چھ اوسمت محنت پیٚوان کَرٕنۍ برونٛہہ چھُ اوسمت بوٚڑ بوٚڑ بِجِن چھِ آسمَژٕ گوٚو اگر پَننیٚن پَننیٚن نانیٚن نانہ ہٕنٛز کتھ کَرٕ تمہ سُنٛد سۄ ٲسۍ مےٚ آسان وَنان برونٛہہ اوس مےٚ پیٚوان دٔریاو پیٚٹھ آب کھالُن برونٛہہ اوس مےٚ پیٚوان نَٹیٚو نَٹیٚو آب سارُن اِتھ کنۍ اوس گَژھان گٲڑۍ ٲسۍ نہٕ بَنان پیدلۍ اوس پیٚوان کُنہ جایہِ اوس آسان گَژہُن پیدٔلۍاوس پیٚوان گَژھُن آسان تمن چھ نہٕ ٲسۍ مٕژ پرابلم کٕہٕنۍ تہ نہٕ گَژھان یُس حظ یہِ نوٚو دور چھُ اگر حظ أسۍ ونکیٚس ہر کُنہ جایہ چَک کرو ہر کُنہ گرَس مَنٛز حظ چھِ اکھ اکھ گٲڑ اگر حظ آز آبچ کتھ کرو ہر کُنہ گَرَس مَنٛز حظ چھِ نَلقہٕ ہر کُنہ اگر حظ أسۍ وٕچھو دہ دہ وُہ وُہ نَلقہٕ حظ چھِ أکسے أکسے گَرَس مَنٛز یا برونٛہہ حظ چھِ ٲسمتۍ آسان کُنہ جایہِ گَژھُن کٲنٛسہِ زَنہِ تمس حظ چھُ اوسمُت پیدٔلۍ پیٚوان گَژھُن یا کٲنٛسہِ کٲنٛسہِ حظ چھ کُنہ جایہ گَژھُن شیٚش ہیٚتھ تمس حظ چھ اوسمت گۄڈٕ پیٚوان خَبر دۄہَس دۄن دۄہَن اوس مےٚ پیٚوان پَکُن اگر أزِچ کتھ أزِچ پانٛژھ أکِس مِنٹَس کوٚر فون تہٕ وٲژ کتھ برونٛہہ حظ چھِ ٲسمتۍ واریاہ زیادٕ اصل اصل حظ اوسمُت مگر یُس یہِ نوٚو زَمان آو نہ حظ اتھ مَنٛز حظ گے واریاہ زیادٕ پرابلم یوتاہ لُکھ چھِ نہ چینٛج گَژھان یوتاہ چھُ اَسہِ گَژھان ویٚدر تہِ چینٛج ایوتاہ چھُ اَسہِ ماحول تہِ گَژھان چینٛج یوتاہ چھِ اَسہِ ٹیٚکنالجی بَڑان مگر یُس حظ پٔتِم حِساب چھُ سُہ حظ چھُ واریاہ زیاد اصل اوسمُت برونٛہہ حظ چھِ ٲسمتۍ چلے کَلانَس مَنٛز ییٚلہِ دہ دہ وُہ وُہ نفر چھِ ٲسمتۍ سَمان پتہٕ حظ چھِ اکھ أکِس دلیل آسان وَنان یا برونٛہہ حظ چھِ پَتہٕ دامبرس ہیٚر زالان پتہٕ حٕظ ٲسمتۍ اِتھے کنۍ آسان بِہِتھ آسان سٲلِم یا روٚک حظ چھِ ٲسمتۍ تراوان کیاہ تھانٛۍ راتَس پیٚٹھ پتہٕ حظ یُس صُبحٲے چھ اوسمُت وۄتھان یا بٕڑ بب چھُ اوسمُت آسان یا کانٛہہ چھُ اوسمُت آسان بُزرگ گَرَس مَنٛز نیٚماز پَران نیٚماز سٔجدٕ پَران پَتہٕ حظ چھُ اوسمُت صُبحٲے آسان صُبحٲے بَران کانٛگرٕ اوسمُت بَران زیٚتہٕ تہٕ پَتہٕ حظ چھُ اوسمُت سُہ اگرحظ آز کتھ کٔر آز حظ چھُیی نہٕ یہِ آز موٚکلیو سٲلِم یوٗتاہ مَطلَب چھُ نہ حظ ویٚدرَس چینٛج یِوان تیوتاہ چھ لُکَن مَنٛز تہ واریاہ زیادٕ چینٛجس یِوان بس شُکریہ